اسلامُ علیکُم بہٕ حظ چھَس تُہۍ چھُو حظ محمد رفیٖق اچھا مےٚ بوٗز تۄہہِ چھُو ناو اچھا یہِ ناو کۭژاہ بٔڑ چھِ تۄہہِ أسۍ چھِ ٹوٗرِسٹ آمٕتۍ حظ بیٚیہِ چھِ مےٚ سۭتۍ بیٚیہِ أسۍ چھِ شےٚ نفر ٹوٹَل تہٕ اَسہِ اوس کَرُن اَسہِ اوس یہِ وَلُر چھِنہٕ حظ أتںھۍ اٮ۪راونٛڈ اوس اَسہِ سٲرِسٕے کَرناوٕنۍ چَکر وُچھُن امِچ خوٗبصوٗرتی وغیرہ اَپٲری لانگہِ پٮ۪ٹھ تہِ اوس اَسہِ گژھُن اَکھ وٕنِو تُہۍ اَسہِ یہِ ناو چھا ییٖژاہ بٔڑ أسۍ ہٮ۪کَو اَتھ منٛز شےٚ نَفر اِکٹھے وٲتِتھ اچھا بیٚیہِ کوٗتاہ ہیٚیِو تُہۍ اَسہِ اچھا گَنٛٹَس کوتاہ چھُو تُہۍ ہٮ۪وان اچھا شٮ۪ن نفرَن زٕ ساس رۄپیہِ چلو ٹھیٖک گوٚو اَمیُک مطلب گوٚو تُہۍ اچھا تُہۍ ہٮ۪کِوٕ ایسٹٕمیٹ کٔرِتھ اَسہِ کوٗتاہ ٹایِم لَگہِ پوٗرٕ اَتھ وَلرَس چَکَر کرنَس کۭژاہ دۄہ لَگَن اَکی دۄہ اچھا اچھا

ترٛٮ۪ن دۄہَن منٛز چلو ٹھیک چھُ تیٚلہِ کَرَو أسۍ تۄہہِ واپَس کال تہٕ وٕچھو أسۍ تیٚلہِ یِمو أسۍ توہی سۭتۍ ٹھیٖک چھےٚ حظ

اچھا

اچھا اچھا چلو ٹھیٖک حظ چھِ بہٕ کَرَو تۄہہِ ایٚکزیٹلی ییٚکیٛاہ بیٚیہِ دۄیہِ ترٛیٚیہِ گَنٛٹہٕ بعد فون أتی وَنَو بہٕ تۄیہِ کھٮ۪ن چٮ۪نُک کیٛاہ چھِ اَسہِ انتظام تہٕ کھٮ۪ن چٮ۪ن تہِ کَتٮ۪ن کَتٮ۪ن کَرَو أسۍ اَنوا سۭتی کِنہٕ اَتی گژھِ وَتہِ کُنہِ جایہِ اٮ۪ویلیبٕل چلو اَتھ مٲ حظ چھِ أندۍ أندۍ ہوٹَل ووٹَل اَپٲرۍ چلو ٹھ یُس یہِ لانٛگہِ پٮ۪ٹھ أسۍ گژھَو تَتہِ چھِ حظ کیٚنہہ رَننُک سِسٹَم مانَو تیٚلہِ اَتی کَرٕنۍ یہِ جمع چلو ٹھیٖک حظ چھِ أسۍ کَرَو تۄہہِ أتی واپَس کال ہہ اوکے اسلامُ علیکُم